ییٚلہِ کانٛہہ تہِ اِنسان یِمن گیمزن منٛز سپوٹسس منٛز شِرکت چھُ کَران یتھ سۭتۍ چھ یِتھ کٔنۍ ہَسا چھ یہِ بیٚیِس اِنسانس نزدیٖک یِوان تِکیازِ اتھ گیمن منٛز چھِ آسان مُختلف نَسلن ہٕندۍ مُختلف فرکن ہٕنٛدۍ لُکھ شرکت کَران اَگر أسۍ وٕچھو اتھ منٛز چھِ آسان مُسلمان تہِ اتھ منٛز چھُ آسان ہِندوٗ تہٕ اتھ منٛز چھُ آسان سِکھ تہِ یا بیٚیہِ کُنہِ کمنٹی ہُند یِم نَفر چھِ آسان یٕم سٲری چھِ یِم گیمٕز گِندان گوٚو أکس مُلکی لیولہِ پیٹھ اَگر أسۍ وٕچھو اتھ منٛز چھِ آسان گامٕکۍ تہِ اتھ منٛز چھِ آسان شہرٕکۍ تہِ لۄکٹٮ۪ن شہرن ہٕندۍ بڑین شہرن ہٕندۍ یِم لُکھ ہَسا چھِ سپوٹسس منٛز شِرکت کَران یِمن چھُ آسان سارنٕے اکوے مقصد سٲنۍ نَتہٕ سٲنۍ کَنٹری گٔس برٛونٹھ پَکٕنۍ گوٚو اَگر أسۍ وٕچھ سارنٕے کھلاڈین چھُ آسان اکوے ایم اکوے مَقصد چھُ آسان یِتھ ہَسا چھِ یِم یوٗنایٹ گژھان یِم ہَسا چھِ امہِ اکہِ کازٕ خٲطرٕ یکجا کوٗشِش کَران گوٚو اکھ أکِس چھِ یِم کیاہ ہیلٕپ کَران پنُن کَنٹری برٛونٹھ پَکناونس منٛز اَگر أسۍ وٕچھو یِتھٕے کٔنۍ چھِ ڈِفرنٹ کَنٹریٖز پانہٕ ؤنۍ گِندان اتھ منٛز وٕچھو اکھ کنٹری چھِ کَران بیٚیہِ بیٚیِس مُلکَس ٹیوٗر تہٕ سپوٹس گندنہٕ مۄکھٕے تہٕ أسۍ چھِ وٕچھان یُس کَنٹری وزِٹ چھ کَران بیٚیِس کَنٹری سُہ تَتہِ کس کَلچَرس سۭتۍ تہِ زٲنیاب گژھان تِم چھِ وٕچھان اتیُکھ ریٚہن سیٚہن اتیُکھ کھٮ۪ن چٮ۪نُک طریٖق اتِکۍ لُکھ کمہِ آیہِ چھِ یِم چھِ یژھان یِمن چھُ امہِ کَلچَرٕچ ماے گژھان یِتھٕے کٔنۍ ییٚلہِ پَتہٕ تِم یور چھِ یِوان تہٕ تِم تہِ چھِ بیٚیہِ یہٕندِس کَلچَرس تہِ زٲنیاب گژھان یتھ کٔنۍ چھِ اکھ أکہِ سُند کَلچر پکناونُکھ ذٔریعہٕ تہِ بَنان یِمٕے سَپوٹٕس گَیمے تہٕ أسۍ ہیکو ؤنِتھ امہِ سۭتۍ ہَسا چھِ اکھ أکس نَزدیٖک یِوان اکھ کَنٹری تہٕ بیاکھ کَنٹری اکھ اِنسان بیاکھ اِنسان تہٕ یِم ہٮ۪کو أسۍ ؤنِتھ یِم گیمٕز ہَسا چھ سُہ ذٔریعہِ ییٚمہِ سۭتۍ یہِ کٕلوزنیٚس بَڑان چھِ